ہیٚلو اَسلامُ علیکُم تُہۍ چھُو حظ توصیٖف گارمینٛٹٕس اَسہِ حظ اوس پھٮ۪رنا اَکھ نِیُن حظ گَرَم پھٮ۪رنا اکھ حظ أتھۍ منٛز ہٲوِو حظ اَسہِ پھٮ۪رنا اَکھ حظ یہِ کۭتِس تانۍ حظ گژھِ یُس حظ یُس حظ ساسہٕ وول چھُ تہٕ اَتھ کیٛاہ حظ کالٹیٖز چھِ یہِ کَتھ کَپَرس منٛز حظ چھِ یِوان اَہَن حظ ٹھیٖک حظ چھِ یہِ کَتھ یَتھ منٛز حظ چھِ یِوان کَپُر کیٛاہ حظ چھِ مطلب یہِ کَتھ کَپرَس منٛز حظ چھُ یِوان ژےٚ ووٚنُتھ نہَ حظ اَتھ چھِ قٕسٕم کَپرَس آسان اَچھا مےٚ کٔہۍ حظ گژھِ یہِ لگ بَگ مےٚ کٔہۍ حظ گژھِ یہِ مےٚ مےٚ حظ چھِ لگان لَگ بَگ ترٛےٚ میٖٹَر سٔہ ساڑٕ دَہ شیٚتھ حظ چھِ واریاہ درٛۅگ گژھان توٚتہِ تِم پتہٕ ڈِسکاوُنٛٹ پَزٮ۪و نا حظ تۄہہِ کَرُن اَچھا نَو شیٚتھ پَنٛژاہ روپیہِ حظ گژھِ مےٚ یہِ فاینَل مطلب پھٮ۪رَن حظ یہِ چھِ حظ سُوِتھ کِنہٕ یہِ چھُ سُونَے اَچھا ٹھیٖک حظ چھِ تیٚلہِ مےٚ حظ چھِ یِہَے ضروٗرت تہٕ وۅنۍ حظ گژھِ مےٚ فاینٕلی یہِ نَو شیٚتھ پَنٛژاہ رۄپیہِ ہا اَچھا ٹھیٖک حظ گوٚو تہٕ یہِ حظ تھٲوِزیٚو پیک کٔرِتھ تہٕ أکیٛاہ بہٕ حظ ووٚتُس ہا ٹھیٖک حظ چھُ اَدٕ حظ